علی محمد ولی جناح محمد فردوس شاہ ولی محمد اَفروز اَحمَد بیگَم شاہ گُلہٕ کاک خَواجہ علی محمد ولی نوٗرُالٕدین نوٗرُالدین علی کُلی شَمسُ الدین شَمسوٗ